ییٚلہِ تہِ کانٛہہ بوٚڑ دۄہ چھُ آسان أسۍ چھِ واریاہَن قٕسمَن ہُنٛد غزا تَیار کَران دۄدٕ کہوٕ تہِ چھِ کَران تَمہِ پتہٕ چھِ باقٕے غزا تیار کَران یَتھ منٛز أسۍ گۄڈٕ گَنٛڈٕ تہٕ کۄکُر چھِ رَنان یہِ چھُ اَکھ مَزٕدار سِیُن یُس سارِنٕے خۄش چھُ کَران بیٚیہِ چھِ ماز تہِ رَنان بیٚیہِ چھِ گاڈٕ تہٕ نَدٕرۍ رَنان یَتھ واریاہ زِیادٕ مَزٕ چھُ آسان تہٕ سارِنٕے چھُ یہِ خۄش کَران بیٚیہِ چھِ یَکھٕنۍ رَنان رِستہٕ چھِ ینا رَنان کَباب تہِ چھِ بَناوان کَباب چھِ واریاہ زِیادٕ خۄش کَران رِستہٕ چھِ بَناوان بیٚیہِ چھِ یَکھٕنۍ بَناوان رِستہٕ تہٕ یَکھٕنۍ چھِ زیادٕ لَکٹٮ۪ن شُرٮ۪ن خۄش کَران کیازکہِ یہِ چھِ آسان واریاہ زیادٕ مَزٕدار بیٚیہِ چھِ أسۍ ژامَن تہٕ ما رُوانٛگَن تہِ رَنان یُس اَکھ اَصٕل غزا چھُ اَمہِ پتہٕ چھِ أسۍ تَبَکھ ماز تہِ بَناوان کَباب تہِ بَناوان یِمن تہِ چھُ واریاہ مَزٕ آسان تہٕ سٲری چھِ یِم یِژِھتھ کھیٚوان